مےٚ حَظ اوس کوٚرمُت تُہُنٛدِ ایٚپ پؠٹھ شوٗز آرڈَر مگر وۄنۍ چھِنہٕ مےٚ ضرورت کِینٛہہ تتھ تہٕ اَوے موٗجُوب چھُنہٕ مےٚ ضرورت کیٚنٛہہ تتھ لوٚگ واریاہ زِیادٕ ٹایِم مےٚ اوٚن وۄنۍ سُہ بَدل شٲیہِ مہربٲنِی کٔرِتھ مےٚ ٲس یَتھ کیٚنٛہہ پِیمیٚنٛٹ اَکھ تھاوزَنٛٹ وَن تھاوزَنٛٹ ٲسۍ مےٚ اَتھ پیمیٚنٹ کٔرمٕژ مگر وۄنۍ چھِنہٕ مےٚ ضرورت کِینٛہہ وۄنۍ کٔرۍ تو تُہۍ مےٚ یہِ واپَس رِفَنٛڈ اَگر مےٚ لوٚگ بیٚیہِ بُوٗنٛٹھ کُن کیٚنٛہہ چِیٖز بکار بہٕ یِمہٕ واپَس بیٚیہِ أتھۍ تُہنٛزے ایٚپ پؠٹھ کَر بہٕ سُہ آرڈَر مہربٲنی کٔرِتھ بہٕ چھس تُہنٛز اَکھ ریٚگِیولَر کَسٹٕمر یِم پونٛسہٕ کٔرِو وۄنۍ تُہۍ وَاپَس ییٚتھۍ ایٚپلِکیشَن پؠٹھ کٔرِو واپَس